ہولی دٮ۪وٲلی عیٖدالفِطر عیٖدالاضحیٰ اِنڈِپٮ۪نڈَنس ڈے رِپبلِک ڈے یِم چھِ کیٚنہہ اِمپارٹنٹ فٮ۪سٹِوَل بیٚیہِ کیٚنہہ ہولی ڈیز یِم ہِندُستانَس منٛز یِوان چھِ مَناونہٕ گۄڈٕ وَنو أسۍ ہولی مُتعلِق ہولی یہِ چھِ اکھ سُہ فٮ۪سٹِوَل یُس زَن سٲنۍ ہِندوٗ سِکھ تہٕ جٮ۪ن کومنِٹی چھِ مَناوان یہِ فٮ۪سٹِوَل چھُ یِوان سونتھ یِتھُے یِوان چھُ تہٕ یہِ چھُ یِوان مَناونہٕ تَمی دۄہ یہِ چھُ سُہ اکھ فٮ۪سٹِوَل طفعستیوالظ یَتھ منٛز زَن اِنسان چھُ پانہٕ ؤنۍ مُختٔلِف قٕسمَن ہٕندۍ رَنگ چھَکان دٮ۪وٲلی دٮ۪وٲلی یہِ چھُ اکھ سُہ فٮ۪سٹِوَل یَتھ زَن وَنان چھِ أسۍ دٮ۪وٲلی یا دِپاؤلی یہِ چھُ اکھ بوٚڑ دۄہ یہِ چھُ یِوان مَناونہٕ ہِندُوَن سِکھَن تہٕ جٮ۪نَن منٛز اَتھ فٮ۪سٹِوَلَس منٛز چھِ یِم ژٲنگۍ زالان گرَن منٛز چھِ یِوان صاف صفٲیی ہُند اَحتمام کرنہٕ ٹاس چھِ یِوان تراونہٕ پوٗجا چھُ یِوان کرنہٕ بیٚیہِ چھِ اَتھ منٛز مِٹھٲے یِوان بٲگراونہٕ عیٖدالفِطر یہِ چھُ یِوان شَوال کِس گۄڈٕنکسٕے دۄہَس منٛز مناونہٕ تہٕ اَتھ دۄہَس چھِ مَناوان سٲنۍ مُسلمان بٲے اَتھ دۄہَس چھِ واریاہ زیادٕ فضیٖلَت مُسلَل مانن منٛز تِکیازِ تہِ یہِ دۄہ چھُ یِوان مَناونہٕ ماہِ رمزان نیٖرتھٕے یوت گۄڈٕنِکے دۄہ شَوال کِس تہٕ اَمہِ عیٖدالفِطرُک معنے ہی چھُ خوشی تہٕ اسی لیے چھُ اَمہِ دۄہ مُسلمان واریاہ زیادٕ خۄش آسان عیٖدالاضحیٰ یہِ چھُ یِوان دہ زِلحح مُسلمانن منٛز مناونہٕ اَتھ عیٖز منٛز چھُ مُسلمان قۄربٲنی کران ییٚمہِ سۭتۍ زَن تِم حضرَتِ ابرایٖم علیہ سلام سٕنز قۄربٲنی ہٕنز یاد تازٕ چھِ کران اِنڈِپٮ۪نڈَنس ڈے پَنداہ اَگست کُنوُہ شیٚتھ تہٕ سَتتٲجی چھُ ہِندوستان آزاد گوٚمُت اَنگریزن نِش تَمہِ سَبہٕ چھُ اِنڈِپٮ۪نڈَنس ڈے یِوان پَنداہ اَگست بڑٕ جوش وَ خروش سان مَناونہٕ اَتھ دۄہَس منٛز چھِ یِوان ہِندوستانٕکۍ ہِندوستانٕکۍ جَنڈٕ لہراونہٕ بیٚیہِ چھِ یِوان نیشنَل ایٚنتھم چھُ یِوان گٮ۪ونہٕ بیٚیہِ چھِ یِوان کیٚنہہ پٮ۪ٹرِیاٹِک سانگٕس گٮ۪ونہٕ بیٚیہِ چھِ یِوان اَتھ منٛز پَریڈ کرنہٕ پرایم پی ایم سٕندۍ موجوٗدگی منٛز رِپبلِک ڈے شَتوُہ جٔنؤری چھُ یِوان رِپبلک ڈے مَناونہٕ یَتھ زِمنس منٛز تہِ کیازِ اَبہِ دۄہ چھُ آمُت ہِندوستانُک آیٖن فریم کرنہٕ اَمہِ دۄہ چھِ یِوان سٮ۪لِبریشنہٕ کرنہٕ برابر تَمہِ آیہِ یِتھ پٲٹھۍ زَن اِنڈِپٮ۪نڈَنٕس دۄہَس پٮ۪ٹھ چھُ یِوان کرنہٕ